اَکہِ دۄہ کوٚر مےٚ سَن سٕکریٖن آرڈَر یُس مےٚ سَن سٕکریٖن آرڈَر کوٚر سُہ اوس واریاہ زیادٕ اَصٕل اَکثَر سَن سٕکریٖنو سۭتۍ چھِ بُتھ کرٛیٚہَنان ییٚلہِ أسۍ تاپَس چھِ نیران مگر ییٚلہِ بہٕ یہِ سَن سٕکریٖن متھان ٲسٕس پتہٕ ٲسٕس تاپَس نیران مےٚ اوس روزان بُتھ واریاہ زیادٕ اَصٕل بیٚیہِ اوس مےٚ بٕتھِس مطلب گٔے نہٕ مےٚ اَمہِ سۭتۍ کٕہۭنۍ رِیَکشَن اَکثَر چھِ مطلب اَڈیو سَن سٕکریٖنو سۭتۍ پھٔلۍ نیران بٕتھِس مگر اَمہِ مطلب اَمہِ سَن سٕکریٖن سۭتۍ درٛاے نہٕ مےٚ کِہیٖنۍ بیٚیہِ اوس اَتھ واریاہ زیادٕ اَصٕل پرٛایِز تہِ اَتھ اوس نہٕ زیادٕ ہیوی پرٛایِز کیٚنٛہہ بیٚیہِ کوٚروٕ یہِ ڈِلیٖوَر ٹایمَس پٮ۪ٹھ ڈیٹ یہِ اوس اَتھ لیٚکھِتھ سُہ تٔتھۍ ڈیٹَس پٮ۪ٹھ ووت بَرابَر بیٚیہِ کوٚر مےٚ اَکہِ دۄہ لِپسٹِک آرڈَر اَکثَر لِپسٹِکو سۭتۍ چھُ پَتہٕ وٕٹھ خۄشِک گژھان مگر اَمہِ سہِ سۭتۍ اَمہِ سۭتۍ ٲسۍ واریاہ نَرم روزان وٕٹھ یہِ اوس واریاہ زیادٕ اَصٕل بہٕ چھَس دَپان بہٕ کَران بیٚیہِ یہِ آرڈَر یہِ لِپسٹِک یہِ ٲس واریاہ زیادٕ اَصٕل وٕٹھو خٲطرٕ بیٚیہِ کوٚر مےٚ اَکہِ دۄہ فِرٛاک آرڈَر تَتھ اوس کَپُر واریاہ زیادٕ اَصٕل سُہ اوس واریاہ زیادٕ سیف سِکِن خٲطرٕ مطلب اَگر تاپَس ٲسۍ نیران تَمہِ منٛز اوس نہٕ کِہینۍ مطلب یِم سَن لایِٹ گژھان انٛدر کیٚنٛہہ سُہ اوس واریاہ زیادٕ اَصٕل